سٲنۍ نزدیٖکی یُس سارویو کھۄتہٕ تہٕ اَکھ اہم جاے چھِ جاب کہِ حساب یُس أسۍ وَنو ییٚتہِ یِم پنُن یوٗتھ پنُن کیریَر ہٮ۪کَن بَنٲوِتھ سُہ چھِ گُلمرگ تہٕ یور چھِ واریَہو جایو پٮ۪ٹھ لوٗکھ یِوان لایک یِم اَتھ سَب آڈٕنیٹ ڈِسٹِٛرکس چھِ بارہمولہ چھِ یا بانڈی پورہ چھِ سرینگر چھِ باقٕیَن جایَن ہٕنٛد یا ساوُتھ کَشمیٖرٕکۍ یِم لٔڑکہٕ کورِ چھَ یِوان یور تِم چھِ ییٚتہِ جاب کَران تہٕ گُلمرگَس منٛز چھِ موسٹلی ہوٹیلٕز ییٚتہِ پَنُن اَکھ یوٗتھ اَکھ پںُن کیریَر ہیٚکہِ سیٹ کٔرِتھ اَصٕل پٲٹھۍ بَنٲیِتھ اَتہِ چھِ واریاہ یِم ہوٹلَز منٛز چھِ لگان لایک ایف اینٛڈ بی سٔروِس فَرٛنٛٹ آفِس یا باقٕے چیٖز چھِ یِمَن جایَن منٛز پںُن یوٗتھ اَکھ کیریَر ہیٚکہِ بنٲیِتھ تہٕ یہِ چھُ سانہِ اِکانمی منٛز واریاہ اَکھ بوٚڑ جمع یا أسۍ ہٮ۪کو اَکھ رقم کَنٹِرٛبیوٗٹ کَران پںُن حِصہٕ دِوان